آداب جناب یُس حظ مےٚ یہِ پروڈیکٹ آڈر اوس کوٚرمُت یہِ حظ چھُ واریاہ صحیح پروڈیکٹ مےٚ حظ ٲس اکھ سماٹ واچ آڈر کٔرمٕژ یہِ حظ چھِ واریاہ صحیح تہٕ واریاہ مُفٲیِد سانہِ باپتھ یتھ حظ چھُ سُہ وقت تہِ صحیح پٲٹھۍ یِوان وٕچھنہٕ تہٕ بیٚیہِ حظ چھِ امہِ ذٔریعہٕ أسۍ واریاہ کھیل کوٗد تہِ ہٮ۪کان وٕچھِتھ امہِ کہِ ذٔریعہٕ حظ چھِ أسۍ پنٕنٮ۪ن یارن دوستس سۭتۍ تہِ ہٮ۪کان کتھ کٔرِتھ تہٕ بیٚیہِ حظ چھِ أسۍ واریاہ کامہِ امہِ ذٔریعہٕ ہٮ۪کان کٔرتھ شُکریہ